اَسَلامُ علیکُم جِناب آ تُہۍ چھِو حظ عبدُل رشیٖد یِم حظ کیب وٲلۍ حظ آ مےٚ حظ چھِ محترم بِلال احمد لون ناو مےٚ ٲس یہِ بُک کٔرمٕژ حظ یہِ کیب ہَتہٕ حظ جِناب مےٚ اوسوٕ تۄہہِ تھوٚمُت دۄیہِ بَجہِ ٹایِم مگر وٕنکٮ۪س بَجے ترٛےٚ تۄہہِ حظ کوٚروٕ واریاہ ژیر بٔے چھُس ییٚتٮ۪ن پیاران ییٚتٮ۪س وَتہِ پٮ۪ٹھ کیٛاہ وجہ گوٚو ٹھیٖک چھا سورُے کینٛہہ آ پٔکِو بَڑٕ ژیر گوٚو اَسہِ جِناب نہ مےٚ چھےٚ مجبوٗری واتنَس ییٚتھَن سٹیشنَس واتُن مےٚ تَتہِ گژھِ ٹرٛینٕے مِس حظ تُہۍ کٔرِو مہربٲنی تُہۍ کٔرِو جلدی پَہَم نہ واریاہ ژیر گوٚو مےٚ گوٚو واریاہ پیاران ییٚتیتھ مےٚ چھِ ییٚتیتھ بَچہِ تہِ سۭتۍ نہ تُہۍ کٔرِو کوٗشِش تُہۍ پٔکِو بیٚیہِ کانٛہہ واتھاہ وٕچھُو اگر اَپٲرۍ آررٔڈی جام چھُ تُہۍ یِیِو بیٚیہِ کُنہِ وَتہِ آ تُہۍ کٔرِو محترم کٲم تُہۍ یِیِو کُنہِ شاٹ وَتہِ ژھوٚٹ پَہَم وَتھاہ وٕچھو اَتھٮ۪ن جِناب نہ بَڑٕ ژیر حظ گوٚو مےٚ چھِ ییٚتٮ۪ن بَتہٕ یِم بَچہِ ییٚتٮ۪ن لۄکٕٹۍ لَۄکٕٹۍ بَچہِ حظ اَسہِ چھُ سٹیشَن واتُن حظ اَسہِ گژھِ یہِ حظ ریہَل ما گژھِ مِس اَسہِ آ تُہۍ کٔرِو جلدی پَہَم کوٗشِش سۄ گٔے واریاہ کینٛہہ مہربٲنی جِناب آچھا اَچھا پٔکِو پٔکِو جلدی پَہَم حظ شُکریہ شُکریہ چلو حظ